اَسلام علیکُم اہَن حظ ٹھیٖک پٲٹھۍ چھُو تُہۍ حظ ٹھیٖک اہن حظ أسۍ حظ چھِ سٲری ٹھیٖک کامہِ رژھ کھنٛٛڈ ٲس اَوے موٗجوٗب اَسہِ ٲس لیٖک گٔمٕژ یِم پایپہِ دۄن ترٛٮ۪ن جایَن اَوَے موٗجوٗب کَریو فون تٔتھۍ ٲسۍ نَظر دِنہِ اہَن حظ بِلکُل اَکھ چھِ سُہ تَتھ نٮ۪برٕ کَنہِ تہِ گٔمٕژ کٕنَس نِش بیٚیہِ چھِ تَتھ أنٛدرٕ کَنۍ تہِ گٔمٕژ یہِ چھُنہٕ ٹنکی کھاڑن سیوٚد آب کیٚنٛہہ پرٛیٚشَر چھُ آز واریاہ زیادٕ کَم ہُتہِ آسَن آبَس پَتَے مگر لیٖک تہِ چھِ اَتھ ہَنا گٔمٕژ اَوَے موٗجوٗب کَریاو فون تُہۍ دیٖہوٗ نَظر اہن حظ دۄن اَتھ چھِ دۄن جایَن ییٚتٮ۪ن ساکٮ۪ٹ چھِ آسَن لٲگِتھ اَکھ چھِ اتھ تَتٮ۪ن تہِ گٔمٕژ أنٛدرٕ کَنۍ چھِ اَتھ گٔمٕژ ساکٮ۪ٹَن نِشی مگر نٮ۪برٕ کَنۍ چھِ اَتھ کٕنَس نِش گٔمٕژ سۄ چھِ پھٔٹمٕژ

نہ حظ رَبڈ پایِپ چھِ نہ حظ یہِ چھِ تھوڑا چھِ یہِ زٔمیٖنَس تَلٕے اَہَن حظ اَتھ حظ گٔے ؤری ڈۄڈ ؤری اہَن حظ آز چھِ یِم چیٖز آسَن یِتھی یہِ چھِ یہِ ٲس نہٕ زیادٕ مضبوٗط کیٚنٛہہ أتھۍ حظ چھِ بیٚیہِ آز چھُ مُشکِل گژھن اَسہِ اوس سِنٹٮ۪کسہِ آب آز چھِ ضوٚرَتھ آسَن زیادَے آب اَتھ چھُ پَتہٕ تہِ آسان پرٛیٚشَر کَمٕے آبٕچ چھِ آز قٕلتٕے تھوڑا اَہَن حظ نہ حظ آب نَے چھُنہٕ اَسہِ کِہیٖنۍ اگر تُہۍ صُبصٕے ییٖہِو صُلے ژورِ بَجہِ اَسہِ چھُنہٕ آب چیوٚن کیُتھ تہِ چھُنہٕ اَسہِ کِہیٖنۍ

اَنٛدَر چھُنہٕ کِہیٖنۍ تہِ نہٕ اَسہِ پَکٲنٕے کِہیٖنۍ نہٕ اَتھ چھِ دوٚپمو نہ یہِ چھُ دۄن ترٛٮ۪ن جایَن پھٔٹمٕژ یہِ چھُنہٕ أکۍسٕے جایہِ پھٔٹمٕژ کینٛہہ

اہن حظ آز چھِ کٲم ضروٗر ییٖزیو تیٚلہِ

اہَن حظ اہَن حظ شُکرِیہ شُکرِیہ آدٕ سا تُل